اَسہِ چھُ ییٚتہِ گُپنَن ہُنٛد بوٚڑ بار ہَسپتال ییٚتہِ شُہامہ لَکُٹ ویٚٹَنٔری سیٚنٹر چھُ ییٚتٮ۪تھ محلسٕے منٛز أسۍ چھِ ڈاکٹر ہیٚکان اَصٕل پٲٹھۍ گَرٕ أنِتھ چَیٚک کَرنٲیِتھ گٲوَن وٲوَن وَژھٮ۪ن یہِ کیٚلشَم دِوان باقٕے دَوا دِوان یا اگر کُنہِ ساتہٕ ہوٗن ووٗن کھیٚیہِ یا گُپنَس تَتھ تہِ چھِ واتان اَسہِ اَصٕل پٲٹھۍ ٹرٛیٖٹمیٚنٛٹ اگر پَتہٕ اَسہِ بوٚڑ ڈاکٹر پیٚیہِ بُلاوُن تَمہِ خٲطرٕ چھِ اَسہِ پیٚوان شُہوم گژھُن شِہامِکۍ ڈاکٹر تہِ چھِ یِوان دۄد دۄد ہُراونہٕ خٲطرٕ ییٚکیٛاہ دَوا یہِ فیٖڈ چھُ گاسہٕ چھُ کوٚش چھُ گور چھُ باقٕے چیٖز چھِ نوٗن ووٗن تہِ چھِ پیٚوان ترٛاوُن اَمہِ خٲطرٕ چھِنہٕ اَسہِ کانٛہہ پرٛابلِم اَسہِ چھِ ڈاکٹر اَصٕل پٲٹھۍ یِوان گَرٕ پانژھ ہَتھ رۄپیہِ چھِ ہیٚوان اَسہِ ڈاکٹر یا زٕ ہَتھ رۄپیہِ یِنَس تہٕ اَصٕل پٲٹھۍ چھِ کَران چَیٚک اپ یا اِنجَکشَن خٲطرٕ تہِ چھِنہٕ أسۍ مجبوٗر گژھان کینٛہہ تَمہِ خٲطرٕ چھِ اَسہِ کَپوڈَر ییٚتٮ۪تھ محلسٕے منٛز چھِ اَسہِ کوٗر اَکھ تَمہِ چھِ یوٚہَے ڈاکٹرٛی پٔرمٕژ سۄ چھِ اَسہِ یِوان اِنجَکشَن وِنجَکشَن کَرنہِ یا ڈرٛسِنٛگ آسہِ کَرٕنۍ یا کانٛہہ تہِ چیٖز آسہِ گُپنَس کَرُن اَسہِ چھِنہٕ پریشٲنی گژھان کینٛہہ اَسہِ چھِ ڈاکٹر یِوان اَصٕل پٲٹھۍ گَرٕ تہٕ اَسہِ چھَنہٕ پریشٲنی گژھان کینٛہہ تَمہِ سۭتۍ چھِ اَسہِ روزان گاو تہِ اَصٕل بیٚیہِ چھِ اَسہِ دۄدُک پیداوار تہِ بَڑان دِقت چھَنہٕ گژھان کینٛہہ واریاہ اَصٕل چھُ گژھان تہٕ یہِ تہِ چھِ وَنان ڈاکٹر کھیٚن کیٛاہ دیٖوُس کَمہِ سۭتۍ بَڑیو دۄدُک پیداوار کیٛاہ کیٛاہ کیٛاہ دِیٖوُس فیٖڈ دیٖوُس نوٗن دیٖوُس باقٕے چیٖز فیٖڈ دیٖوُس وَندَس دیٖوُس گور دیٖوُس مُٹھ دیٖوُس مَکٲے دیٖوُس باقٕے چیٖز دیٖوُس یوٗت پِلیو جٔڈی گاسہٕ دیٖوُس کانٛڈ دیٖوُس یوٗتاہ تۄہہِ پِلیو تیوٗتاہ دیٖوُس وَندَس گژھِ آسُن زیادَے پہَن کھیٚن رٮ۪تہٕ کالہِ چھِ آسان نیوٗل گاسہٕ ویوٗل گاسہٕ تَتھ چھُنہٕ پَرواے کینٛہہ تہٕ باقٕے ٹرٛیٖٹمٮ۪نٛٹٕچ چھَنہٕ اَسہِ کانٛہہ پریشٲنی گژھان اَسہِ چھِ اَصٕل ٹرٛیٖٹمٮ۪نٛٹ ییٚتٮ۪تھ گژھان گُپنَس اَسہِ چھُ یہِ وٮ۪ٹَنٔری سٮ۪نٹر نزدیٖکٕے پونٛسہٕ وونٛسہٕ تہِ چھُ لَگان تہٕ مگر دۄد تہِ چھِ دِوان گاو ٹھیٖک پونٛسہٕ تہِ چھِ لَگان چَکرَس چھِ ہیٚوان زٕ ہَتھ ترٛےٚ ہَتھ تہٕ مگر دۄد تہِ چھِ دِوان گاو دَہ دَہ کِلوٗ تہِ پنٛداہ کِلوٗ تہِ کٲنٛسہِ دِوان وُہ کِلوٗ تہِ تَمِچ چھِنہٕ پریشٲنی گژھان کینٛہہ تَتھ چھِ اَسہِ پونٛسہٕ وونٛسہٕ بَنان اَصٕل جے وی گاسہٕ چھِ اَسہِ پنٛنِسٕے زٔمیٖنَس آسان نیوٗل گاسہٕ چھِ آسان باغس تَمِچ پریشٲنی چھَنہٕ اَسہِ گژھان کینٛہہ میٚوٕ تہِ نیران آ سبزی ژھۄٹھ چھِ نیران میٚوٕ ژھۄٹھ چھِ نیران کانٛہہ تہِ کِچنہٕ منٛز کانٛہہ تہِ چیٖز نیرِ سُہ چھِ گٲو ہیٚکان أسۍ اَصٕل پٲٹھۍ دِتھ آ ڈاکٹرس تہِ چھِ أسۍ پِرٛژھان دَپان دیٖوُس کینٛہہ چھُنہٕ پرواے لاسٹہٕ ٹرٛیٖٹمیٚنٛٹ گوٚو میٛانہِ گٲو پٔتمِس یَتھ جوٗنَس منٛز ترٛیٚیہِ ترٛیٚیہِ ریٚتھۍ کَران یا ژورِ ژورِ ریٚتھۍ کَران یا پَتہٕ آسان گاو لاگٕنۍ تَمہِ وِزِ کَران اِنجَکشَن ڈاکٹر یِوان گَرٕ اَصٕل پٲٹھۍ یِوان ڈاکٹر گَرٕ ویکسیٖن تہِ کَران پَتہٕ لاگان کَنَن سُہ ٹیگ ویگ اَصٕل پٲٹھۍ تَمِچ چھَنہٕ اَسہِ کانٛہہ دِقت گژھان